ہیٚلو یہِ چھُ حظ ہوٹَل أسۍ چھِ أتی لوکَل گایِڈ اَسہِ ٲسۍ کیٚنٛہہ روٗمٕز ضروٗرَت حَظ پانٛژھ شیٚے اَسہِ چھِ کَسٹٕمَر نیٚبرِم یِمنٕے خٲطرٕ ٲسۍ روٗم حظ ضرَوٗرت تُہۍ دِیِو تھوڑا ڈِٹیل یِمن روٗمَن مُتعلِق کیٛاہ روٗمٕز چھِ ایٚویلیبٕل کیٛاہ ریٚنٛٹ آسیٚکھ تِمن مُتعلِق ؤنِو حظ ڈِٹیل

اچھا روٗمٕز کۭتیاہ چھِ تۅہہِ ایٚویلیبٕل وُنۍکیٚنَس پانٛژھ شیٚے اَسہِ چھِ اَسہِ چھِ وُنۍکیٚنَس اۭں أکِس روٗمَس منٛز کۭتیاہ گَژھَن ایٚڈجیٚسٹہٕ یِم کٔژ بیٚڈِڈ روٗمٕز چھِ نہ اَسہِ چھِ ڈَبٕل بیٚڈِڈ روٗم زٕ ترٛےٚ ضروٗرَت تَمہِ علاوٕ بیٚیہِ ؤنۍتَو بیٚیہِ روٗمَس منٛز کیٛاہ یِمَن آسِیا یہِ فیسلٹی واے فاے فیسلٹی چھا اَتہِ

اَچھا تَمہِ علاوٕ ما آسہِ بیٚیہِ کیٚنٛہہ فیسلٹیٖز چلوو سَر تُہۍ کٔرِو اَسہِ اَسہِ خٲطرٕ وُنۍکیٚنَس کٔرِو تُہۍ ژور روٗم بُک ڈبٕل بیٚڈِڈ مگر اَسہِ چھِ ژور کَپٕل تہٕ بیٚیہِ چھِ تِمن شُرۍ تہِ سۭتۍ شُرٮ۪ن خٲطرٕ چھِ کیٚنٛہہ اتہِ ایٚویلِبٕل اَتہِ

چَلو بیٚیہِ ؤنۍتَو اَسہِ یہِ رینٛٹاہ کیٛاہ چھُو وۅنۍ کیٛاہ مَنٛتھٕلی کِنہٕ یہِ نایِٹٕز اچھا پٔر نایِٹ چَلو ٹھیٖک چھُ ٹھیٖک چھُ کٔرِو تُہۍ بُک أسۍ واتَو اِنشاء اَللّہ اَسہِ کٔرۍزیٚو یہِ لوکیشیٚن سیٚنٛڈ بیٚہہ رۅبَس حَوال